یُس کوپوارا ضلعہٕ چھُ یہِ چھُ واریاہ زیادٕ یِمن چیٖزن سۭتۍ مَشہوٗر کہِ ییٚتہِ چھِ کٲرگٔری تہِ واریاہ مَشہوٗر ییٚتہِ چھِ یِم چھانہٕ کٲم یِتھۍ کٔنۍ چھِ رۄپھ چھِ یِم چھِ ییٚتہ واریاہ مَشہور یِوان ماننہٕ مطلب برۄنہہ کالہٕ ٲسۍ ییٚتہِ واریاہ زیادٕ جنگلات آسان ییٚمہِ وجہہ سۭتۍ یُس ییٚتِچ سۄ کٲرگٔری چھِ سۄ چھےٚ واریاہ مَشہور ڈوٗنۍ لٔکرِ سۭتۍ چھِ یِوان واریاہ اَصٕل کٲرگٔرۍ کرنہٕ تہٕ سُہ چھِ یِوان باقٮ۪ن مُلکن تام تہِ واتناونہٕ تہٕ اَگر أسۍ کَتھ کَرو ایمبرایڈری ہِنز یعنی کہِ ذٔری کٲم یُس چھِ آسان یا یُس سُہ ییٚرٕ کٲم چھِ آسان تِم چیٖز تہٕ تِم تہِ چھِ ییٚتہِ واریاہ زیادٕ مَشہوٗر کۄپوارا چھُ یِوان اَتھ چیٖزَس منٛز واریاہ زیادٕ ماننہٕ زِ یُس ییٚتہِ یُس یہِ ذٔری کٲم چھِ سُہ چھِ واریاہ اَصٕل آسان توسہٕ کٲم یَتھ وَنان چھِ أسۍ تہٕ ییٚتہِ چھِ واریاہ تِم سینٹر یِم یہِ پرووایڈ چھِ کران فری مطلب کہِ تِم چھِ ہٮ۪چھناوان تہٕ پَتہٕ چھِ تٕم پانس انڈر کٲم کرناوان تہٕ ییٚتہِ ییٚتہِ چھِ واریاہ تِم سینٹر یِم پَتہٕ نیبرِمٮ۪ن سۭتۍ چھِ آسان لِنک کٔرِتھ تہٕ تِم چھِ پَتہٕ نٮ۪بر یِم چیٖز سوزان بِالکُل اکھ صاف کٲم چھِ آسان اَسہِ چھِ گرِ تہِ یِم کامہِ کیٚنٛہہ یِوان کرنہٕ تہٕ یُس رۄپھ چھُ یہِ چھُ اکھ سون رَسمو رِواجُک سُہ اکھ کَلچُرل ہیرِٹیج یُس چھُ یہِ چھُ برۄنہہ کالہِ پٮ۪ٹھ یِوان کرنہٕ تہٕ یہِ ٲسۍ واریاہ زیادٕ شوقہٕ سان کران اِوٕن کہِ وۄنۍ چھِ تھوڑا تھوڑا کَم لوٚگمُت یہِ گژھنہِ تہٕ میون من چھُ یِتھۍ کٔنہٕ کہِ بہٕ چھَس وَنان کہِ بہٕ گژھ ہا یِم چیٖز بالکُل سُہ اِمپروو کَرٕنۍ مطلب کہِ اِمپروو اِن دَ سینس کہِ بہٕ چھَس وَنان کہِ یُس وۄنۍ نٔو نٔو جنریشن یَتھ أسۍ پوٚیہِ چھِ وَنان نٔو نٔو پوٚیہِ یُس چھِ یِوان سُہ چھِ یِمن چیٖزَن مٔشراوان مطلب یُس یہِ ذٔریعہِ ٲسۍ ییٚتِچ یُس یہِ وُڈ کاروِنگ یعنی کہِ چھانہٕ کام یتھ أسۍ وَنان چھِ یِم چیٖز یا رۄپھ تہٕ اِنسان چھُ مٔشراوان تہٕ میون حِساب چھُ یِتھۍ کنیتھ زِ بہٕ چھَس وَنان کہِ بہٕ کرٕ ہا یِمن منٛز امپروٗمینٹ تہٕ بہٕ یِمہٕ نہٕ نیٚے جنریشن چھِ تِمن ہٮ۪چھناون مطلب تِمن خٲطرٕ گژھِ کیٚنٛہہ نٔیٚے سینٹر یِنۍ یِمن تِم نَیہِ ہٮ۪چھناو ہن مطلب بیٚیہِ چھِ کۄپوارا اِنڈس مطلب کۄپواراہس منٛز بہٕ چھَس نہٕ وَنان کۄپواراہسٕے منٛز بہٕ چھَس وَنان پوٗرٕ کٔشیٖر منٛز گژھن کہِ اِنڈسٹری بَناونہٕ یِنہٕ یِمو سۭتۍ اَسہِ یِم پَنٕنۍ یِم کَلچُرل چیٖز چھِ یِم اَسہِ یِم کریفٹس چھِ یِم گژھو أسۍ مطلب پوّرٕ دُنیاہَس تام واتناوُن بے شک یِم کٔشیٖر ہٕندۍ یِم یا أسۍ وَنو یِم یِم چیٖز چھِ یِم چھِ دُنیاہَس تام لیکِن وُنۍ چھِ نہٕ تیٖتیہ اَصٕل کِہینۍ تہٕ بیٚیہِ یِم چھِ آسان بٔڑ لُکھ یا أسۍ وَنو مطلب اَصٕل اَصٕل تہٕ تِم چھِ زیادٕ پریفر کران یِم اَتھٕ چیٖز بَناونٕکۍ مطلب اَتھو سۭتۍ آسن بَنے مٕتۍ تہٕ ییٚتہِ چھِ شالہٕ کٲم گژھان شالہٕ کٲم چھِ گژھان فیرنس یُس تِلہٕ چھُ یِوان لاگنہٕ ذٔری یُس چھِ یِوان لاگنہٕ سُہ چھُ واریاہ مَہشوٗر ییٚتہِ چھِ تَمِکۍ کیٚنٛہہ سینٹر تہِ یِم نٮ۪برٕ کٮ۪ن مُلکن مَمالکن تانۍ تہِ چھِ یِوان پوشناونہٕ تہٕ یُس